میٲنِس ڈایِٹَس منٛز ہسا چھُ واریاہ چیٖز اِنکِلوٗڈ گژھان بہٕ ہسا ییٚلہِ صُبحٲے چھُس وَتھان بہٕ ہسا چھُس جَنرَلی بریک فاسٹہٕ کران بریک فاسٹَس منٛز ہسا چھُس بہٕ آملیٹ تہٕ ژوٚٹ تہٕ ژۄچہٕ سۭتۍ بَٹَر کھیٚوان اۭں تہٕ بیٚیہِ ہسا چھُس بہٕ بٲقٕے چیٖز تہِ ٹرٛاے کران یِمَن منٛز بادام اۭں تہٕ خٔذٕر تہِ ہسا چھُس بہٕ صُبحٲے کھیٚوان اَتھ منٛز ہسا چھُ پرٛوٹیٖن آسان اۭں تہٕ یہِ ہسا چھُ وٲقعٕے سانہِ باڈی خٲطرٕ اصٕل تہٕ بیلنَسٕڈ ڈایٹَس کُن کَنٹرٛبیوٗٹ کران اۭں پَتہٕ ہسا چھِ یِژ بٲرۍ لَنٛچ ٹایِم واتان چھِ جَنٛرلی ہسا چھِ أسۍ رایِس کھیٚوان تہٕ تَتھ سۭتۍ چھِ أسۍ واریاہ ویٚجِٹیبلٕز کھیٚوان اۭں سبزی سبزیَن منٛز یِم چیٖز أسۍ کھیٚوان چھِ تَتھ منٛز ہسا چھُ اۭں أسۍ اۭں فولگوٗپی چھِ کھیٚوان بَنٛدگوٗپی چھِ آسان ٹماٹر چھِ ٲلوٕ چھِ یِم ہسا چھِ أسۍ مطلب دُہَے دُہَے کھیٚوان أسۍ ہسا چھِ دال تہِ ٹرٛاے کران اۭں وٲقعٕے سانٮ۪ن علاقَن منٛز کَشمیٖرَس منٛز ہسا چھُ ویٚجِٹیبلٕز اۭں تہٕ بَتہٕ تہٕ بیٚیہِ اۭں دالَن ہٕنٛز قالٹی واریاہ اصٕل آسان اۭں یہِ ہسا چھُ اَکھ چیٖز یُس سانہِ کٔشیٖر منٛز چھُ اصٕل یِم چیٖز ہسا چھِ وٲقعٕے بیلَنسٕڈ ڈایِٹَس کُن کَنٹٕرٛبیٚوٗٹ کران بیٚیہِ ہسا چھِ أسۍ ہَفتَس منٛز اَکہِ دۄیہِ لَٹہِ کۄکُر یا ماز کھیٚوان تہٕ اۭں یِم چیٖز ہسا چھِ وٲقعٕے سٲنِس بیلَنسٕڈ ڈایِٹَس اصٕل بناوان یہِ ہسا چھِ وٲقعٕے سانہِ باڈی خٲطرٕ اصٕل تہٕ بیٚیہِ پَزَن بیٚیہِ پَزِ اسہِ اۭں پَننہِ ڈایِٹُک خیال تھاوُن زِ یہِ ہسا گژھہِ وٲقعٕے بیلَنسٕڈ آسُن